مےٚ چھِ واریاہ ریلٕز تہٕ شارٹٕس تُلمِتۍ کیٚمرا سۭتۍ یُس زن واریاہ الگ چھُ فوٹون فوٹوو نِش فوٹوَن چھُ لگان اکھ سیٚکنٛڈ تُلنس یُس زن اتھ تتھ منٛز چھُ آسان اکھ فوٹو صاف اومُت البتہ یُس ریٖلہٕ چھِ ریٖلن چھِ لگان وارِیاہ ٹایِم ریٖلہٕ تُلنس ریٖلہٕ چھُس بہٕ کران اپ لوڈ اِنسٹاہس پٮ۪ٹھ شارٹٕس چھُس بہٕ کَران اپ لوڈ یوٗٹیٛوٗبس پٮ۪ٹھ اتھ چھِ وارِیاہ ایٚڈٹنٛگ لگان رِیٖلہٕ بناونہٕ خٲطرٕ شارٹَس تہِ لگان ایٚڈٹنٛگ ایٚڈٹنٛگ کرنَس کرنہٕ سۭتۍ سۭتۍ چھِ یِم پتہٕ اصٕل وارِیاہ اصٕل بنان